ہیلو وعلیکُم السلام ٹھیٖک چھِو حظ اَہن حظ اَصٕل پٲٹھۍ گرٕ بارٕ سٲری ٹھیٖک اَہن حظ ٹھیٖک پٲٹھۍ فرمٲیِو سا اَہن حظ آ وۄنۍ کیٛاہ ماز واز اوسوُ

اَچھا وَلہٕ کیٚنہہ چھُنہٕ پَرواے بَنہِ بیٚیہِ کیٚنہہ ماز چھُ فرٛٮ۪ش فرٛٮ۪ش فرٛٮ۪ش فرٛٮ۪ش آ ماز چھُ فرٛٮ۪ش تَتھ یی نہٕ کٕہۭنۍ غلطی بیٚیہِ کیٚنہہ ضوٚرَتھ کَٹہٕ ماز بَڑٕ بَڑٕ ماز وَن

بَنہِ بَنہِ اہن حظ بَنہِ بَنہِ مَژھ کینٛہہ

ریٹ روزِ نارمَلٕے تُہۍ کٔرِو اورٕ تہِ مولوٗم یوٗتاہ تۄہہِ تَمہِ کھۄتہٕ دِمو أسۍ وُہ رۄپیہِ تٕرٛہ رۄپیہِ کَم غلط کرو نہٕ غلط کرُن غلط کَرو نہٕ تۄہہِ سۭتۍ کَرٕوا غلط مازَس منٛز گژھِ نہٕ کٕہۭنۍ شِکایَت یِنۍ نہ نہ نہ پہٲ پہٲڑی نَے چھُ یی فرٛٮ۪ش مال لۄکٹی لۄکٹی لۄکٹی چھِ بیٚیہِ مٲشہِ ماز وٲشہِ ماز چھِ نہٕ أسۍ تھاوَن کیٚنہہ بیٚیہِ گوٚو فرٛٮ۪ش دِمہو تۄہہِ دِمہو نہٕ یَوُک کیٚنہہ راتُک کیٚنہہ تۄہہِ دِمہو أتھۍسٕے مارو یِہوٚے دِمہو تۄہہِ آ آ تُہۍ ہیٚکِو اورٕ مولوٗم گۄڈنٮ۪تھ ریٹ کیٛاہ چھِ پَتہٕ وَنہو بہٕ بیٚیہِ بیٚیہِ کیٛاہ چھُ ضوٚرَتھ یہِ کَٹہٕ ماز وَٹہٕ ماز کیٚنہہ کَٹہٕ ماز نہ کیٚنہہ آ بیٚیہِ مَژھ یِہٕے تٕرٛہ ژَتجی کِلوٗ کِنہٕ کویِنٹَل سُہ تہِ دَپ خاندر چھُ واریاہ بوٚڑ نہ اَدٕ کیٚنہہ نہٕ پَرواے أسۍ تھاوَو پانَے اَچھا ؤلِو تُہۍ ماز کَر نِیِو تیٚلہِ تُہۍ ماز کَر نِیِو تیٚلہِ تُہۍ نہ اورَے اَگر أنِو سُہ گژھِ بہتر کیٛازِکہِ ییٚتہِ ہیٚکہِ نہٕ وقتَس وٕنہِ چھِنہٕ آسان آ لَگَس تَمہِ ساتہٕ کٔرۍزیو فون تیٚلہِ ییٚمہِ ساتہٕ تُہۍ وٲتِو تۄہہِ دِمہو أسۍ ماز